وعلیکُم اَسلام آ آ سٮ۪کھ چھِ واریاہ پانٛژھ دَہ گاڑِ نٮ۪رَن تۄہہِ کٲژاہ چھَو ضروٗرت آ آ آ آ آ سٮ۪کھ چھےٚ اَدٕ